أسۍ کٲشِر لُکھ چھِ پَنٕنۍ زبان اَصٕل پٲٹھۍ وَرتاوان اَکھ أکِس سۭتۍ یُتھ زَن یُس أسۍ پَنُن ہُنَر چھُ پنٕنہِ کٲشرُک پَنُن طور طٔریٖقہٕ پَنُن یِم کَلچَر مَطلَب سَمٲجی پروگرام ٲسۍ اَسہِ رۄپھ چھَکٕر یِتھُے نو روز چھُ آسان أسۍ چھِ پَتہٕ روٚپھ کَران سانہِ لۄکچہِ کورِ ماجہِ بیٚنہِ چھِ پَتہٕ نیران پَتہٕ چھِ أسۍ أتی روٚپھ کَران وَنوان خاندَر چھُ آسان پَتہٕ چھِ أسۍ وَنوان تِمَن مَہرنِنَن مہرازَن أسۍ چھِ اَصٕل پٲٹھۍ تِم کٲم اَنجام کَران یِتھ پٲٹھۍ زَن برونٛہہ کالہِ چھِ اوسمُت سانہِ ماجہِ بیٚنہِ نوروز آسہِ ہا عیٖد آسہِ ہا باقٕے بٔڑۍ دۄہ چھِ آسان أسۍ چھِ اَصٕل پٲٹھۍ یِم بَناوان أسۍ چھِ تِمَن دۄہَن زوٗل تہِ لاگان گَرَس منٛز پَنٕنۍ ماجہِ زؠو وَرتاونَس منٛز چھےٚ نہٕ اَسہِ کانٛہہ شَرَم گَژھان کہیٖنۍ نہٕ اَلبَتہ سون یُس سُہ راے رِواج رَسم چھےٚ سۄ چھےٚ وٕنۍ کؠن تہِ پانہٕ وقتہٕ تہِ ٲس وٕنکؠن تہِ چھےٚ یِنہٕ وٲلِس وَقتَس منٛز تہِ آسہِ بَرقَرار اِنشاء اللہ کہِ اَسہِ پَزِ پنٛنؠن بَچَن سۭتۍ یِم سانہِ یِنہٕ وٲلِک بَچہِ چھِ اَسہِ پَزِ تِمَن سۭتۍ تہِ کٲشُر بَرتاوُن کیٛازِکہِ یۄس کٲشِر زؠو چھِ یہِ چھِ واریاہ میٖٹھ مٔدٕر زؠو یَتھ وَنان چھِ أسۍ ماجہِ زؠو تہِ چھِ أسۍ یَتھ زَبانہِ وَنان